لنووا اکھ لیپٹاپ ٲسۍ اَناو مےٚ تَتھ ٲس واریاہ پرابلِم سُہ اوس ہینٛگ گژھان چارٕج تہِ اوس نہٕ سُہ جلدی گژھان کینٛہہ سۄ اوس واریاہ ٹایِم لگان چارٕج گژھنس بیٚیہِ ہسا اوس سُہ تھوڑا گوٚپ چلان سُہ اوس ہینٛگ گژھان